سٲنِس رول اِنڈیاہَس منٛز چھِ وٕنکٮ۪س واریاہ زیادٕ جاب ہٮ۪کو أسۍ ؤنِتھ یوٗٹوٗبَر کانٹٮ۪نٛٹ چھِ کِرٛییٹَر چھِ ٹرٛیولَر چھِ کٔمِڈِیَن چھِ یَنٛگ یِم لۄکٕٹۍ لۄکٕٹۍ ینٛگ اِنسان چھِ تِم چھِ وٕنکٮ۪س یہِ زیادٕ تر کَران کِرٛییٹَر یوٗٹوٗبَر بَنان کانٹٮ۪نٛٹ بَناوان پںٛنٮ۪ن پیجَن پٮ۪ٹھ